اگر بہٕ مِڈَل کٕلاس جَنریشَن ہِنٛز کَتھ کَرٕ اَکھ مِڈَل کٕلاس فیملی گَژھِ آز اِنکَم آسٕنۍ اَکھ لَچھ رۄپیہِ مےٚ چھُ باسان اَسہِ چھُنہٕ تیوٗتاہ تہِ یِوان کِہیٖنۍ تہٕ بہٕ چھَس کَران امہِ حِسابہٕ مِڈَل کٕلاس فیملی سۭتۍ بِلانٛگ کیٛازِکہِ اگر أسۍ پَرنُک لیٚکھنُک فیٖس وٕچھو سُہ چھُ وارِیاہ زیادٕ آز چھُ مول موج یَژھان کہِ بہٕ سوزکھ پَنٕنۍ بَچہِ وارِیاہ تھٔدۍ اِدارَس تہٕ یِم کَرَن تورٕ کیٚنٛہہ حٲصِل یِم بَنَن کیٚنٛہہ مےٚ چھُ تمہِ حِساب باسان أسۍ چھِ وارِیاہ مِڈَل کٕلاس وارِیاہ چھِ پۄنٛسَن ہٕنٛز ضوٚرَتھ بہٕ چھَس یَژھان پنٛنہِ حِساب کہِ بہٕ گژھٕ پنٛنِس مٲلِس ماجہِ مَدَد کَرٕنۍ جلد جلد آز جلد نوکری حٲصِل کَرٕنۍ